وعلیکُم اَسَلام اسلام علیکُم اصل پٲٹھۍ ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک آ اصل پٲٹھۍ صحت چھےٚ ٹھیٖک

اہن حظ آ

ٹھیٖک ٹھیٖک تُہۍ یِیِو حظ سٲنۍ پشمیٖنہ کٲم چھِ سیٚٹھاہ مشہور یہ چھِ واریاہ اصل أسۍ چھِ مُختلِف قسمچ کٲم کران پشمیٖن چھ أسۍ چھِ سٹال چھِ اتھ مَنٛز یوان شال چھِ یوان جام چھ یوان بیٚیہِ واریاہ قسمک رنٛگ چھِ آسان اتھ دِنۍ اتھ چھِ یوان اتھ مَنٛز چھِ یوان میٖل تٔہرٕ چھبی وغیرہ تُہۍ یِیِو تُہۍ وچھو پانے تۄہہِ کُس قسمچ کٲم لَگیٚو بلکُل یہ چھ کٲفی مشہور اتھ مَنٛز چھ یوان اتھ مَنٛز چھ یوان بیاکھ تلہٕ کٲم تہِ اتھ کرنہ مگر أسۍ چھِ کران یہے پشمیٖنہ کٲم پیٚور کٲم ہینٛڈ ؤرکِنٛگ اہن حظ آ بلکُل تُہۍ یِیِو جامہ چھِ ونان شال چھِ وَنان